رَنِنٛگ چھِ اَکھ بہتریٖن ایٚگزَرسایز حظ سٲنۍ کِنۍ چھِ واریاہ سُکوٗل یِم یِم ایٚکٹِوِٹیٖز چھِ کَرناوان میٚراتھان ٲں اِنٹَر سُکوٗل ٲں رَنِنٛگ چھِ یِمَن نِوان واریاہن جایَن تَتہِ چھِ یِمَن کَرناوان رَنِنٛگ کَمپِٹِشَن رَنِنٛگ چھِ اُوَرآل اَکھ فُل باڈی ایٚگزَرسایِز اَمہِ سۭتۍ چھُ ٲں اِنسان روزان واریاہ فِٹ فِٹ باڈی چھِ روزان اَمہِ سۭتۍ تہٕ بیٚیہِ چھُ اُوَرآل فیٹ تہِ روزان کَنٹرولَس منٛز اگرٔے اِنسان صُبحٲے صُبحٲے اوٚڑ اوٚڑ گھٲنٛٹہٕ آسہِ رَنِنٛگ منٛز دِوان تہٕ تَمہِ سۭتۍ روزِ تٔمِس صحت تہِ بہتریٖن تہٕ بیٚیہِ گژھیٚن نہٕ تٔمِس باقٕے ہیٚلٕتھ پرٛابلِمٕز تہِ نہٕ کِہیٖنۍ نہٕ یَپٲرۍ یِم تہِ سُکوٗل بَچہٕ چھِ یِمَن چھِ یِم کَرناوان ریٚتَس منٛز یہِ سُکوٗل رَنِنٛگ تہٕ تَمہِ سۭتۍ چھُ مےٚ باسان یِمَن میٚنٹَل ہیٚلٕتھ تہِ روزان اصٕل بیٚیہِ یِہُنٛد ٲں فِزِکَل ہیٚلٕتھ تہِ روزان بیٚسٹہٕ تہٕ اسہِ پَزِ سارنٕے اِریٚسپیٚکٹِو آف کانٛہہ تہِ ایج یۄس تہِ ایج آسہِ اسہِ پَزِ واکِنٛگ رَنِنٛگ بیٚیہِ پَزِ اسہِ پننہِ ڈے ٹُو ڈے لایفہِ منٛز اَکھ کَنٹِنِو پارٹ اکھ تھاوُن کیٛازِکہِ اَمہِ سۭتۍ چھُ روزان اسہِ صحت تہِ ٹھیٖک بیٚیہِ چھُ اَمہِ سۭتۍ مایِنٛڈ تہِ روزان فرٛیٚش